آز وَنو بہٕ تۄہہِ یُس مےٚ دٔیٚیِم پروڈَکٹ اوٚن سُہ ہَسا درٛاو مےٚ واریاہ زیادٕ موٚکُر کیازِ کہِ یِتھُے حٕظ مےٚ فیس کریٖم ہُنٛد ناو بوزے ایٚکسٹرا کیر فیس کریٖم بوزے ناو مےٚ سا أنۍ سُہ بہٕ ہَسا لوٚگُس اِستعمال کَرنہِ امہِ سۭتۍ ہَسا دوٚپُکھ یُس یہِ بُتھ چھُ یہِ چھُ نہٕ آفتاب سۭتۍ لایٹہِ سۭتۍ گَژھان پَتہٕ کرٛہُن کینٛہہ اَلبَتہ یُتھُے ہَسا بہٕ لوٚگُس سُہ اِستعمال کَرنہِ سُہ فیس کریٖم اتھ ہَسا گٔے کٲم اَتہِ ہَسا لٔگۍ یِم داغ یِن کیَتھانۍ یِم یِم داغ ٲسۍ داغ ٲسۍ نہٕ مےٚ گۄڈٕ بٕتھِس پیٹھ اَلبَتہ امہِ سۭتۍ لٔگۍ داغ وۄتھنہِ امہِ سۭتۍ لٔگۍ کیَتھانۍ ٹیٚچہِ کھَسنہِ پَتہٕ ہَسا گٔے کٲم مےٚ ہَسا ترٛوو یہِ اِستعمال کَرُن پَتہٕ ہَسا کٔر مےٚ یِمَن کَمپلینٛٹ اِتھ کنۍ یہِ یہِ دلیٖل دوٚپُکھ یہِ چھُ گۄڈٕ گۄڈٕ یتھ سایڈ اِفیٚکٹ آسان سُہ کَر یہِ دۄن ہَفتَن کھَنٛڈ اِستعمال مےٚ دوٚپُس ٹھیٖکھ چھُ بہٕ کَرٕ یہِ اِستعمال اَلبَتہ یُتھُے سۄ فیس کریٖم کٔر پتہٕ بیٚیہِ اِستعمال مےٚ ہَسا گوٚو بٕتھِس خَبَر کیاہ مےٚ ہَسا گوٚو بٕتھِس رَنٛگٕے چینٛج سورُے اَپزٕے یُس یہِ فیس کریٖم چھِ یہِ نَسا کٔرزیٚو نہٕ اِستعمال کِہیٖنۍ تہِ مےٚ ووٚنمو تۄہہِ أمۍ کوٚر مےٚ بُتھ خَراب آز چھِ مےٚ یکیاہ یَپٲرۍ داغ درٛامٕتۍ بٕتھِس یُس یہِ فیس کریٖم چھِ یہِ کٔرزیٚو نہٕ اِستعمال کِہیٖنۍ یہِ چھُ اَپزٕے کیازِ کہِ امہِ کَرنو مےٚ نۄقصانٕے باقٕے وَسَلام